یہِ چھُ وَنان تُہۍ ؤنِو سا کانٛہہ سۄ چھِنا وَنان سُہ مایِنَس مایِنَس اٮ۪کٕسپیٖرنَس سۄ کارکردٕگی یُس ہسا یُتھ تۄہہِ ییٚلہِ توہہِ دوٚیِم چیٖز ہیوٚتوٕ تَتھ منٛز بہٕ کَرٕ کَتھ ماگٕمٕچہٕ بنارَس پواینٹٕچ بنارَس پواینٹ ہسا چھِ اَکھ کُلادِنٛگ شاپ تَتھ منٛز ہسا چھُ ریڈی میڈ چیٖز ریڈی میڈ چیٖز زنانن ہٕنٛد خٲطرٕ کٕنان مےٚ ہسا اوٚن تٔمۍ خٲطرٕ تَمہِ شاپہٕ منٛز چیٖز اَکھ تِمَو ہسا دیُت مےٚ سُہ واریاہ زیادٕ اٮ۪کٕسپٮ۪نسوٗ اٮ۪کٕسپٮ۪نسوٗ اِن دا سٮ۪نٕس تِمَو ہسا دیُت مےٚ سُہ واریاہ زیادٕ درٛۅگ مگر مےٚ ہسا گٔے تہِ تِم تِہٕنٛدِ دُکانٕچ واریاہ زیادٕ نفرت مےٚ ہسا نِیٛوٗ پَتہٕ تَمیُک چیٖز ہسا نِیٛوٗ مےٚ سورُے منٛزٕ مایِنَسَس منٛز اَگر ہسا تِمَن اَز کانٛہہ تہِ چیٖز تِہٕنٛدِس دُکانَس پٮ۪ٹھ ایٚویلیبُل آسان چھُ کٕنان چھِ تِم یا کانٛہہ تہِ اَصٕل چیٖز آسہِ بہٕ نسا چھَس نہٕ تَتہِ ہٮ۪وان کٔہٕنٛۍ تہِ چیٖز تِکیٛازِ تَتھ چیٖزَس ہٮ۪وانٕے دوران ہسا دیُت نہٕ مےٚ تٔمۍ چیٖزَن تیٛوٗتاہ فٲیِدٕ کِہیٖنٛۍ تہِ یوٗتاہ اِنسانَس تَتھ پٮ۪ٹھ اُمید ٲسۍ بیٚیہِ بیٚیہِ ہسا چھُ یہِ کہِ اگر ہسا سُہ چیٖز اوس تِمَو دیُت مےٚ یہِ چیٖز درٛۅگ مگر تِمَن ہسا اوس مطلب ایٚٹ لیٖسٹہٕ یِتہِ سونٛچُن اگر کانٛہہ اَسٲمۍ چھِ اَسہِ کانٛہہ چیٖز یا کانٛہہ کٔلایِنٛٹ چھِ کانٛہہ چیٖز نِوان کانٛہہ کَسٹَٕمَر چھُ کانٛہہ چیٖز نِوان اَسہِ ہسا پَزِ یہِ خیال تہِ تھاوُن اگر ہسا أسۍ أمِس اَصٕل چیٖز دِمَو یہِ ہسا یِیہِ اَسہِ نِش بار بار وۅنۍ اگر ہسا أسۍ أمِس اَصٕل چیٖز دِمَو نہٕ اَکھ ہسا گَژھِ اَسہِ پَنٕنہِ دُکانُک ناو خراب بیٚیہِ ہسا کیٛاہ چھِ اَتھ وَنان چھُنہٕ پَتہٕ روزان تہِ کِہیٖنٛۍ ییٚلہِ ہسا دپان ییٚلہِ ہسا نٮ۪بَر کُن نٮ۪ران چھِ خا کَتھ تَمہِ دُکانٕچ پَتہٕ نَسا چھِنہٕ تَتھ پٮ۪ٹھ اَصٕل اثرات پٮ۪وان کِہیٖنٛۍ تہِ بیٚیہِ ہسا چھِ تور پانٕے زَن تور یِوان گَژھان کَم کسٹٕمَر اَمہِ چیٖزُک ہسا گَژھِ اَسہِ خیال روزُن ہمیشہِ ہسا گَژھِ اِنسان بیٚیِس اَصٕل چیٖز دیُن یُس چیٖز قٲبِلہِ تعریٖف آسہِ